ٲٹھ جوٗن زٕ ساس تہٕ ترٛۆوُہ یہِ دۄہ اوس میانہِ خٲطرٕ واریاہ خوشی ہُند دۄہ تِکیازِ اَمہِ دۄہ ٲسۍ سٲنِس گرس منٛز خوشی آمٕژ اَکہٕ وُہ جولاے زٕ ساس تہٕ ترٛۆوُہ اَمہِ دۄہ تہِ ٲسۍ واریاہ خۄشی سٲنِس گرس منٛز سَتھ جنؤری زٕ ساس تہٕ ترٛۆوُہ اَمہِ دۄہ ٲسۍ واریاہ دُکھ سٲنِس گرس منٛز کُنہٕ ترٕٛہ اکتوٗبر زٕ ساس اَکہٕ وُہ یہِ دۄہ مَشہِ نہٕ مےٚ زانٛہہ تِکیازِ یہِ اوس واریاہ خوٗبصوٗرت دۄہ ٲٹھ اکتوٗبر زٕ ساس تہٕ اَکہٕ وُہ یہِ دۄہ تہِ اوس واریاہ اَصٕل دۄہ میٲنہِ زندگی منٛز آمُت